ہٮ۪لو اسلام علیکُم تُہۍ چھُ حظ ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُ ٹھیٖک کَم حظ چھُ کَتھ کَران ہاں أسۍ چھِ وی اٮ۪ل سی سی پٮ۪ٹھ کیاہ اوس کرُن چلو ٹھیٖک تُہۍ کمہِ دۄہ ہیٚکِو یِتھ سٲنِس یَتھ سلوٗنَس پٮ۪ٹھ اۭں أسۍ چھِ آسان کُنہِ تہِ وِزِ ییٚتہِ نَسَن أسۍ موٗجوٗد تُہۍ ؤنِو تُہۍ گژھِو آسُن ٹایِم تُہۍ ہیٚکوا آز یِتھ صُبحن یِتھ پَگاہ بَہہ بَجے ہیٚکوٕ تُہۍ یِتھ اۭں بہٕ ہٮ۪کو تۄہہِ ؤنِتھ سٲنِس یَتھ دُکانَس پٮ۪ٹھ کیٛاہ کیٛاہ چیٖز چھِ اَسہِ آسان اٮ۪وٮ۪لیبٕل فیشیٚل چھُ ہِیَر کَٹ چھُ مطلب مَس ژَٹُن چھُ مَستَس کَلَر کَرُن تِم چیٖز چھِ بٕتھِس فیشیٚل کَرُن تِم چھِ نَم نَم ٹھیٖک کَرنٕکۍ تِم چیٖز چھِ ییٚتہِ تِم یِوان کَرنہٕ بیٚیہِ چھِ مٲنٛز تہِ أسۍ ییٚتہِ لاگناوان تہٕ بیٚیہِ چھِ أسۍ مطلب باڈی تہِ چھِ آسان ییٚتہِ چھُ ویٚکٕس چھُو گژھان باڈی بٕلیٖچ چھِ گژھان سٲرسٕے پانَس چھِ یِوان بٕلیٖچ کَرنہٕ وٮ۪کٕس چھِ یِوان کَرنہٕ یِم تم مَس وال چھِ آسان پوٗرٕ باڈی پٮ۪ٹھ تِم تہِ چھِ یِوان تُلنہٕ تَتھ چھِ چارٕج گژھان اَسہِ فیشیٚل چھُ گژھان اَکھ پٕنٛژٕ شیٚتھ رۄپیہِ تَتھ منٛز چھِ بٕلیٖچ تہِ آسان تٔتھۍ منٛزٕے بیٛاکھ چھُ گژھان اَسہِ سَتہِ ہَتہِ پٮ۪ٹھ سٕٹاٹ سُہ چھُ گژھان ژھوٚرُے فیشیٚل بیٛاکھ چھُ گژھان پَتہٕ تمہِ کھۄتہٕ تہِ سَتھ ساس تہِ چھِ گژھان ٹھیٖک چھےٚ ہِیَر کَٹ چھُ گژھان نارمٔلی أسۍ سَتَن ہَتَن پٮ۪ٹھ تہِ چھُ آسان ییٚمِس یوٗتاہ مَس آسہِ یا یُس ییٚمہِ طریٖقُک مَس ژٹناوِ تٔمِس تہِ چھِ تمہِ حساب أسۍ چارٕج لاگان بیٚیہِ ییٚمِس مَس زیوٗٹھ آسہِ تٔمِس چھِ کَلرَس منٛز تہِ پونٛسہٕ گژھان تمہِ کھۄتہٕ ہیوٚر پَہَم ییٚمِس زیادٕ زیوٗٹھ آسہِ ییٚمِس مَس کیٛاہ چھِ اَتھ وَنان ژَٹُن تہِ آسہِ یا تٔمِس آسہِ تَتھ پَتہٕ کانٛہہ کَلَر کرُن تَتھ منٛز تہِ چھِ تٔمِس پونٛسہٕ لَگان زیادٕ وۄنۍ مانو أسۍ کٲنٛسہِ چھِ آسان کَرُن سٕموٗتھنِنٛگ مَستَس کٮ۪رَٹیٖن چھُ کَرُن اَگر ہاف لٮ۪نٛگٕتھ چھِ آسان تَتھ چھِ گژھان ژور ساس تہِ اَگر وَنۍ زیادٕ لٮ۪نٛگٕتھ آسہِ مطلب زیوٗٹھ آسہِ زیادٕ مَس أمِس چھِ گژھان دَہہِ ساسہِ ہیوٚر ہیوٚر یوٗتاہ زیوٗٹھ چھُ آسان مَس تیوٗت چھُ تٔمِس لَگان پونٛسہٕ تَتھ تہٕ تیٚمۍ تۄہہِ کمہِ حساب چھُو مَس تۄہہِ چھُوا کَم کہِ تۄہہِ چھُ زیادٕ تۄہہِ چھُ تَتھ کَلَر کَرُن تۄہہِ چھُو ژَٹنٕے یوت مَس آچھا ٹھیٖک تَتھ لَگو تۄہہِ کٮ۪رَٹیٖن کَرنَس چھِ لَگان ژور پانٛژھ ساس رۄپیہِ وۄنۍ یُتھُے تُہۍ ییٖو تُہۍ ہٲیِو اَسہِ مَس وَس تہِ چھُ کیُتھ کیٛاہ چھُ تہٕ تمی مطابِق ہٮ۪کو أسۍ تۄہہِ ییٚتہِ نَس ؤنِتھ اِتھ کٔنۍ ہٮ۪کو نہٕ أسۍ تۄہہِ وٕنہِ ریٹٕس ؤنِتھ کیٚنٛہہ فِلحال ووٚنو مےٚ تۄہہِ یِتھ پٲٹھۍ کوٗتاہ کیٛاہ چھُ گژھان پَتہٕ ییٚمِس مَس آسہِ کَم تٔمِس چھُ تمہِ کھۄتہٕ کَم چا یہِ گژھان لَگان پونٛسہٕ ییٚمِس زیادٕ آسہِ تٔمِس چھِ تیوٗتاہ پونٛسہٕ بَڑان تَتھ تہٕ تُہۍ چھُ تۄہہِ چھُ زانٛہہ وِزِٹ کوٚرمُت یور وی اٮ۪ل سی سی کُنہِ لَٹہِ اَچھا تہٕ گوٚو تۄہہِ چھُ گۄڈٕنِچ لَٹہِ یور یُن چلو ٹھیٖک ییٚتہِ چھِ اَسہِ واریاہ چیٖز اٮ۪وٮ۪لیبٕل مٲنٛز تہِ چھَو تُہۍ اَگر یژھِو مٲنٛز تہِ لاگٕنۍ تِم تہِ چھِ ییٚتہِ نَسَن ٹرٛانٛسپوٹ تہِ چھِنہٕ تمٕچ دِقعت تہِ چھَنہٕ کِہیٖنۍ حظ سُہ چھِ تُہۍ واتان آرام سان یوٚت نَسَن تہٕ بیٚیہِ چھِ گژھان اَکھ چیٖز ہاں تُہۍ یی زیو پَگاہ بَہہ بَجے أسۍ روزو تُہُنٛدِ خٲطرٕ ییٚتٮ۪ن تیار ٹھیٖک چھےٚ چلو ٹھیٖک چھِ چلو ٹھیٖک چھِ بِہِو حظ رۄبَس سوال